گورمینٹَن چھِ واریاہ سِکیٖم دِژمَژ اَسہِ لُکَن تَتھ منٛز چھِ یِوان پرٛدھان منترٛی آواس یوجنا اَکھ بہٕ چھس تَمہِ نِش بَرابَر خبردار سُہ چھِ غریٖبَن خٲطرٕ واریاہ زیادٕ مُفیٖد تمہِ سۭتۍ چھِ غریٖبَن مکان بَنان نِکٮ۪ن نِکٮ۪ن گامَن منٛز تِمَن مَکان دیناوان بیٚیہِ چھِ ییٚتہِ واریاہ کورٮ۪ن ہٕنٛدۍ کورٮ۪ن خٲطرٕ سِکیٖم تَتھ منٛز چھِ کورٮ۪ن فِرٛی مُفُت پَرناوان ییٚمہِ سۭتۍ لُکَن واریاہ مَدَد چھِ گژھان